ہینٛڈ پَمپ یُس چھُ یہِ ہَسا چھُ اَسہِ سکوٗلَس منٛز بالکُل چھُ مےٚ یہِ ہینٛڈ پَمپ یوٗز تہِ کوٚرمُت کُنہِ ساتہٕ چھِ اَسہِ گَرمَس منٛز گژھان بیٖڈ چھِ آسان اَتھ منٛز چھِ عام آسان ترایش چٮ۪وان کیٛازِ یُس یہِ ہینٛڈ پَمپ چھِ یہِ چھِ آسان واریاہ سۄُن کھٔنِتھ امہِ ساتہٕ چھِ اَتھ نیران اَتھ گَرمَس منٛز تُرُن آب تہٕ سردی منٛز چھُ اَتھ نیران وُشُن آب تہٕ لوٗکھ چھِ تمہِ ساتہٕ یہِ زیادٕ پَسنٛد کَران سردی منٛز یہِ گرم آب چیٚون اَمیُک تہٕ گرمَس منٛز امیُک یہِ ٹھنٛڈٕ آب چیٚون ییٚمہِ وَجہ سۭتٮ۪ن گَرمَس منٛز اَتھ زیادٕ تَر بیٖڑ ہمیشہ اَتھ تَر بیٖڑ روزان چھِ البتہ ہَردَس تہٕ سونٛتَس چھِنہٕ اَتھ تِژھ بیٖڑ آسان کِہیٖنۍ گَرمَس تہٕ سردی منٛز چھِ اَتھ عام طور پَر بیٖڑ آسان تہٕ اِنسان چھِ آسان بَڑٕ بیٚتٲبی سان پَنٛنہِ وارِ پیاران یہِ میٲنۍ وٲرۍ کَر واتہِ بِلکُل بَڑٕ بیٚتٲبی سان چھِ آسان تہٕ کینٛژھن جایَن چھِ یِم ہۄکھان تہِ تہٕ کینٛژن جایَن چھِنہٕ ہۄکھان کینٛہہ حظ